مےٚ چھُ مطلب وُنہِ چھِ نہٕ مےٚ تیژاہ تہِ ایج کِہیںۍ تہِ نہٕ مطلب وُنہِ چھَس بہٕ کُنہٕ وُہ ؤری چھَس بہٕ مَگر مےٚ چھُ کُنہٕ وُہ ؤرش مطلب ایج چھِ امہِ حِسابہٕ چھُ مےٚ واریاہ زیادٕ سَبق مِلیمُت زنٛدگی منٛز مَثلَن کہِ مےٚ گوٚو یوٗتاہ چھُ مےٚ باسان کہِ اِنسانَس پَزِ نہٕ کَرُن آز بَروٗسہٕ کٲنسہِ پٮ۪ٹھ کِہیںی تہِ نہٕ مطلب اَگر اِنسان پانسٕے پٮ۪ٹھ تھاووِ بَروسہٕ سُہ چھُ واریاہ کیٚنہہ کیازِ کہِ اَگرے اِنسان پانَے دی پانَس دۄنکھٕ سُہ چھُنہٕ تیوٗت تہِ کران اِنسانَس مطلب پھٹراوان کِہینۍ اَگر اِنسان بیٚکِس پٮ۪ٹھ چھُ واریاہ زیادٕ بروٗسہٕ تھاوان پَتہٕ چھُ اِنسان تٔمِس دونکھٕ دِوان یا تٔمۍ سُند بَروسہٕ چھُ پھٹراوان تٔمِس چھُ واریاہ زیادٕ دِلس لگان تہٕ بیٚیہِ ٲسہِ پزِ ہَمیشہِ پَنٕنِس خۄدا صٲبَس پٮ۪ٹھ تھاوُن بَروسہٕ کیازِ کہِ سُہ وٲحد اکھ اِنسان اکھ شَخص چھُ سُہ وٲحد یُس اِنسانَس دۄنکھٕ دی کِہیںۍ تہِ نہٕ اس لیے پَزِ اَسہِ ہمیشہِ ساروی کھۄتہٕ زیادٕ خٕدا صٲبَس پٮ۪ٹھ بَروسہٕ تھاوُن تَمہِ پَتہٕ پَنٕنِس پانَس پٮ۪ٹھ بَس لُکَن پٮ۪ٹھ گژھِ نہٕ تھاوُن أزکہِ زَمانہٕ بَروسہٕ کِہینۍ تہِ نہٕ بیٚیہِ چھُ أزکین لُکن آز مطلب اَلگ تِمن چھُ اکھ اَلگ سونچ مطلب آز چھِ سٲری پانَس پانَس تھاوان نہ اَسہِ کیاہ ہُمِس سۭتۍ اَسہِ کیاہ ییٚمِس سۭتۍ اِنسان زانہِ سا پَنٕنی لَڑٲے مطلب أسۍ چھِ اَنان أسۍ چھِ مطلب أسۍ چھِ گژھان تور تِمن دَپہو تُہۍ کیازِ چھِو لَڑٲے کران یہِ چھُنہٕ جان گژھان کیٚنہہ تَمہِ بَرعَکٔس چھِ أسۍ یِمَن تَماشہٕ آسان وُچھان أسۍ چھِ دَپان اَدٕ کیاہ کٔرِنۍ لَڑٲے اَسہِ چھُ یِوان مَزٕ وُچھنَس یہِ چھُ أزکین اِنسانَن ہنٛز سونچ مطلب واریاہ زیادٕ خراب سونچ چھُ آز لُکَن أسۍ چھِ واریاہ زیادٕ سونچان آز کَل اَتھ أسۍ چھِ وَنان أسۍ کیازِ وَسو بیٚیہِ سٕندِس مَسلَس مَگر نہ مطلب اِنسانٕے چھُ انسانس لگان ضرورت اَگر أسۍ وسو بیٚیہِ سٕنٛدِس مسلس منٛز تِمن سۭتۍ نہٕ تِمن سَمجھاوکھ نہ یہِ چھُنہٕ ٹھیٖک گژھان کِہینۍ تیٚلہِ ہَٹن تِم پَتھ اَگر نہٕ أسۍ تِمن ساتھ دِمو نہ آ یِہوے چھُ ٹھیٖک کٔریو کٔرو تُہۍ یی تہٕ آز چھُ اِنسان تی کران آز چھُ اِنسان باقین ہٕس کہِ نہ کٔرو لَڑٲے تہٕ مطلب میٲنہِ لایفہِ منٛز چھُ واریاہ میانہِ زِندگی منٛز گٔے واریاہ زیادٕ تِم اِنسیڈنٹ تِم واقع آیہِ میٲنہِ زِندگی منٛز پیش تہٕ مےٚ چھُ باسان کہِ نہ اِنسان یوٗتاہ اَلگ روزِ مطلب میٲنۍ لُکَن نِش تیوٗتاہ روزِ اِنسان ٹھیٖک تیوٗتاہ روزِ اِنسان سیف تہٕ روزِ اِنسان خۄش